وعلیکُم سلام اہن حظ اہن حظ یہِ حظ چھِ فٕٹ حساب گَژھان ییٖژاہ فٕٹ تہِ تیوٗتاہ واتہِ پونٛسہٕ تہِ اَد حظ ٹھیٖک حظ چھُ اَد حظ اَد حظ